ییٚتہِ چھِ یوٗنیٖک فیٖچَر کیٛاہ چھِ اَتھ وَنان پیپر مِشیٖن ساروی کھۄتہٕ یوٗنیٖک چھُ ییٚتہِ چھِ پیپَر مِشیٖن گۄڈٕ پٮ۪ٹھ کَشمیٖری پَتہٕ گوٚو وُڈ کیٛاہ چھِ اَتھ وَنان بیٚیہِ چھُ ییٚتہِ وِلو ؤرکر زیادٕ چلان وِلو ؤرکَر چھُ ییٚتہِ زیادٕ یوٗنیٖک تَتھ منٛز چھِ ییٚتہِ کانٛگٕر کَشمیٖری منٛز کانٛگٕر چھِ فیمَس ییٚتہِ وَندَس منٛز آسان کانٛگٕر سۄ چھِ وَندسٕے یٲژ لَگان ییٚتہِ بیٚیہِ چھُ ییٚژ بیٚیہِ چھُ ییٚتہِ یوٗنیٖک یوٗنیٖک کیاہ چھُ ییٚتہِ بیٚیہِ چھُ یوٗنیٖک ییٚتہِ مان ژٕ واریاہ واریاہ جایہِ چھِ یوٗنیٖک ییٚتہِ لُکھ چھِ گژھان زیادٕ تَر یوٗنیٖک چھِ تِمَے جایہِ بیٚیہِ چھُوٕ تۄہہِ بیٚیہِ چھِ ییٚتہِ مقدوٗم صٲبُن زیادٕ یوٗنیٖک مقدوٗم صٲبُن اَستان چھُ یوٗنیٖک تَتھ چھِ سٲری کھسان بیٚیہِ چھُ ییٚتہِ حلوٕ پَراٹھ زیادٕ چَلان درگاہ اَستان حلوٕ پَراٹھ زیادٕ چَلان واریاہ واریاہ ییٚتہِ چھِ آسان بیٚیہِ جمعہ دۄہ بِرٕ بیٚیہِ چھِ ییٚلہِ مان ژٕ ڈَل لیک چھُ یوٗنیٖک ڈَل لیکَس چھِ سٲری نَژان یہِ چھُ ڈَل لیک چھُ واریاہ بوٚڑ ییٚتہِ نِگیٖن لیک چھُ یَپٲرۍ چھُ ڈَل لیک چھُ بیٚیہِ چھُ ییٚتہِ مانسَر لیک چھُ بیٚیہِ چھُ بیٚیہِ کیٛاہ چھُ ییٚتہِ بیٚیہِ چھُ مانَسبَل لیک وۄلُر لیک یِم چھِ یوٗنیٖک ییٚتہِ کٔشیٖرِ ہِنٛدۍ چھُ واریاہ یوٗنیٖک ییٚتہِ